اَکھ لَچھ اَکھ اَکھ لَچھ کَہہ ساس کَہہ شَتھ کَہہ رۄپیہِ ترٛےٚ ساس ترٛےٚ ہَتھ تٕرٛہ ژتجی ساس ژور ہَتھ ژۄیتٲجی رۄپیہِ کَہہ ساس کَہہ شَتھ کَہہ رۄپیہِ پنٛداہ ساس پانٛژھ ہَتھ

تٕرٛوٚوُہ ساس ترٛےٚ ہَتھ ترٛہ